السلامُ علیکُم اَتہِ چھِو حظ ٹھیٖک تُہۍ چھِو حظ نِثار احمد بٹ یہِ سیٖمنٹ ویٖمنٹ کٕنان اَسہِ حظ اوس یہِ اَسہ اوس نہ یہِ سیٖمنٹ اتہِ اَنُن مگر تُہۍ ؤنۍتو یہِ ڈٮ۪لِؤری کِتھ پٲٹھۍ چھُو تُہۍ کران مطلب تُہۍ چھُوا اورَے گاڑِ واڑِ منٛز سوزان

اۭں ٹھیٖک حظ چھُ تُہۍ ؤنۍتو یہِ کِراے کوٗتاہ چھُو تۄہہِ یہِ ژھانڈان ترٛٮ۪ن کِلوٗ میٖٹرَن تام چھُو تۄہہِ یہِ اَنُن ترٛٮ۪ن کِلوٗ میٖٹرَن کوٗتاہ کِراے ہیٚیِو تُہۍ اۭں ٹھیٖک

ٹھیٖک حظ چھُ یہِ مگر تُہۍ ؤنۍتو یہِ والہِ کُس پتہٕ ییٚتٮ۪تھ چھےٚ والَن اورُک کِنہٕ اَسہِ چھُ پانَے سُہ والُن گاڑِ منٛز اۭں ٹھیٖک

اَدٕ ٹھیٖک حظ چھُ آ أسے اگر تُہۍ چارٕج وارٕج ژٔٹِو تَتھ لیبَر ویبَر کینٛہہ سُہ چھُنہٕ اَسہِ کینٛہہ البتہ اکھ گوٚژھ واتُن اَسہِ یہِ مطلب سُہ گوٚژھ پَتہٕ اصٕل پٲٹھۍ ٹایِمس پٮ۪ٹھٕ اَنُن نہ اۭں ترٛےٚ رۄپیہِ ٹھیٖک حظ چھُ چلو ؤلِو کینٛہہ چھُنہٕ تیٚلہِ سوٗزِو تُہۍ اورَے یُس نفر چھُنہ سُے سوٗزِہون تُہۍ پتہٕ کیٛاہ چارجِس ژٔٹِو تُہۍ تہٕ سُہ چھُو کینٛہہ چھُنہٕ سہلٕے چھُ تَمیُک تہٕ بیٚیہِ یہِ واتناوُن گوٚژھ سُہ اصٕل پٲٹھۍ نہ گاڑِ وول چلو ٹھیٖک حظ ٹھیٖک چھُ ٹھیٖک چھُ چلو ٹھیٖک حظ چھُ السلامُ علیکُم